أسۍ چھِ پَنٕںۍ پَلو اَتھٕ سۭتۍ چھَلان بیٚیہِ اگر مطلب مِشیٖن آسہِ تمہِ سۭتۍ تہِ چھِ مطلب چھَلان وۄنۍ اگر تِژھ مطلب کَتھ کَرو أسۍ کِتھ پٲٹھۍ چھِ ہۄکھناوان اگر أسۍ مِشیٖن سۭتۍ چھَلو تیٚلہِ چھِ أسۍ مطلب تٔتھی منٛز سُہ مطلب آب تَتھ پشو پَشپاوان پَتہٕ أسۍ مطلب رَزِ پٮ۪ٹھ ترٛاوان تَتھ تِم چھِ مطلب ہۄکھان وۄنۍ اگر أسۍ مطلب اَتھٕ سۭتۍ چھَلو تہٕ تیٚلہِ چھِ أسۍ مطلب گۄڈنٮ۪تھ چھَلان تَمہِ پَتہٕ چھۄکلاوان تِم پَتہٕ تاپَس ترٛاوان اَصٕل پٲٹھۍ وۄنۍ اگر أسۍ مطلب ڈِفرَنٛٹ وۄنۍ اگر أسۍ مطلب موسمٕچ کَتھ کَرو سمرَس منٛز چھِ أسۍ مطلب آرام سان ہٮ۪کان کٔرِتھ مطلب ترٛاوان یِم نیٚبرٕکٮ۪ن پَلو وَلو تہٕ تِم چھِ مطلب ہۄکھان البتہ اگر أسۍ مطلب وَندٕچ کَتھ کَرو تیٚلہِ چھِ أسۍ ترٛاوان مطلب پنٛنِسہ گَرِ اَندَر ہیٚرِ چھِ ترٛاو ان تاپَس سُہ مطلب تہٕ تہٕ تِم چھِ مطلب ہوا سۭتۍ پَتہٕ ہۄکھان اگر تاپھ اوس تہٕ تاپَس منٛز ہۄکھان اگر مطلب روٗد اوس تہٕ تیٚلہِ چھُ مطلب ہیٚرِ کَنٮ۪تھ ترٛاوان بیٚیہِ چھِ أسۍ یہِ اِنسان کَران کہِ مطلب أسۍ بَچاوَو مطلب زیادٕتر زیادٕ مطلب آب بَچاوَو مطلب کَم کَرو خرٕچ یُس مطلب پَلو ضٔروٗری آسہِ چھَلُن سُہ تہِ چھَلو یُس نہٕ آسہِ کِہیٖنۍ سُہ چھَلو نہٕ مطلب تٔتھۍ پٲٹھۍ کِہیٖنۍ بیٚیہِ اگر وقتہٕ کِہیٖنۍ بیٚیہِ پنٛنہِ صابہِ سۭتۍ کَرو نہٕ سُہ زیادٕ مطلب گَںٛدٕ کِہیٖنۍ سُہ آب کیٛازِکہِ آب زیادٕ خرچاوُن تہِ چھُ مطلب بے فٔضوٗل خرچاوُن تہِ چھُ واریاہ زیادٕ گُناہ تہٕ اَسہِ پَزِ ساروِیَن آب بَچاوُن سُہ گژھِ نہٕ مطلب زایہِ وایہِ کَرُن کِہیٖنۍ یُس مطلب اگر سُہ مطلب بَچہِ تہِ سُہ لَگہِ کٲنٛسہِ مطلب چٮ۪نَس تہِ بیٚیہِ باقی کامہِ کَرنَس تہِ